یہِ زن اسہِ چھِ سارنٕے پتہ کہِ انڈیا چھِ اکھ واسٹ کنٹری اکھ یتھ منٛز ڈفریٚنٹ سِٹیٹٕس چھِ تہٕ تِمو منٛز چھِ واریاہ لنگویج یِوان وننہٕ تہٕ امیِچ آفشل لنگویج چھِ ہنٛدی یتھ پٮ۪ٹھ زیادٕ روز چھُ یِوان دِنہٕ تہٕ بییٚہِ چھِ امیِچ بییٚہِ چھِ انگلِش تہِ امیِچ آفشل لنگویج یۄس زَن واریاہن سٹیٹن کنٹرین پانہٕ وٲنۍ لنک چھِ کران تہٕ اتھ منٛز چھِ واریاہ کامن لنگویج تہِ کینٛہہ یعنی پنجابی چھِ کشمیٖری چھِ مراٹھی چھِ کنڈن چھِ آ بِہاری چھِ یِتھے کٲٹھۍ چھِ واریاہ واریاہ لنگویج تِم یِمن متعلِق تہِ اسۍ چھِنہ زانن کینٛہہ تہٕ یژھ چھِ اکھ کنٹری یہِ چھِ اکھ اۭں ڈیوٲرٕس کنٹری سُہ یتھ منٛز ہیٚکن واریاہو آ طٔریٖقو لٕکھ پنٕنۍ پنٕنۍ کتھ کٔرِتھ تہٕ اتھ پٮ۪ٹھ چھُنہٕ کہٕنۍ تہِ دباو آمُت کرنہٕ کہِ تُہۍ ہیٚکِو نہٕ کرُن یوز کینٛہہ کٔرِتھ پنٕنۍ لنگویج